میٲنِس لِحاظَس مَنٛز تَقریباً تَقریباً کٔشیٖر ہٕنٛز شیٹھ فیٖصَد پاپلیشَن شیٹھ فیٖصَد آبٲدی یۄس چھِ سۄ چھَ سِکل بیسِڈ یتھ کامہِ مَنٛز آور تہٕ تِم چھِ سوے کٲم کَران یا پوٹری چھِ کارپنٹری چھِ ایٚٹسِٹرا تہٕ یتھ مَحلَس بہٕ روزٲنی چھُس تَتھ مَحلَس مَنٛز چھِ تَقریباً شیٖتھ پٔرسنٹ جَوان یہِ چھانہٕ کٲم کَران تہٕ سٲنِس مَحلَس وَنٲنی چھِ چھانہٕ محلہٕ چھان مَطلَب گوٚو کارپنٹَر تہٕ سون مَحلہٕ چھُ یی چھانہٕ مَحلہٕ اَتہِ چھِ کارپنٹریی زیادٕ کَران تہٕ بیٚیہِ چھِ کٲشِر سٲری أتھۍ سۭتۍ آوٕر